ہیٚلو وعلیکُم اَسَلام وَرَحمَتہُ اللہ تُہۍ چھو ٹھیٖک آ شُکُر کمس چھو ژھانڈان کمہ باپتھ کوٚرو تۄہہِ فون اچھا ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک بَنہ حظ بنہ حظ کینٛہہ چھُ نہٕ پرواے وچھ حظ اتھ چھِ مَسالَس زٕ ژور قسم ٹھیٖک چھ حظ اکھ گوٚو آلریٚڈی یُس تۄہہِ ضوٚرتھ آسیٚو وازوان خٲطرٕ نا مطلب اگر تۄہہِ کُنہ جایہ آسیٚو آرڈر وارڈر دیُن ٹھیٖک چھُ نہ ٹھیٖک چھ حظ تۄہہِ چھو یِوان کتھ سمجھ وچھ حظ اگر أسۍ وچھو لیٚدر مَرژٕوانٛگن باقے یم تۄہہِ ضوٚرتھ آسنو سبز ٲلہٕ دالچیٖن بڑ ٲلۍ نہَ زیُر آ زیُر ویُر وغیرہ چھ نہ اتھ لگان سٲرسے تۄہہِ چھو یوان کتھ سمجھ شونٛٹھ دانہ ول ادلہ بدل نہ یہ چھُ ڈِپینڈ کران کالٹی پیٚٹھ تہٕ بیٚیہ چھ کیاہ چھ اتھ ونان مطلب یمن کیاہ ریٹ کیاہ آسہِ وغیرہ ریٹ چھِ آسان کیاہ کالٹی کوٚس آسہ تمے حساب آسان ریٹ تہِ اچھا ٹھیٖک حظ وچھ حظ اتھ چھِ گَژھان مُختَلِف حظ لیٚدر تتھ چھِ یِوان تتھ چھِ گَژھان زٕ ہتھ رۄپیہ پیٚٹھ سٹاٹ حظ ٹھیٖک چھ حظ کلو اتھ چھِ یوان کالٹی اکھ چھِ یوان کنٛوَل چھِ یوان ہلدی رام چھ یوان ٹھیٖک چھ حظ ہیٚلو آ ونۍ حظ اہن حظ آ اہن حظ آ یم تۄہہِ وچھ حظ یم تۄہہِ یم تۄہہِ وازوانس خٲطرٕ سٲرے مسال چھِ نہ لگان ضوٚرتھ نہَ یم چھِ أسۍ سٲرے کٕنان از حظ ٹھیٖک چھِ حظ تۄہہِ چھو حظ تران کتھ فکرِ ریٹ آسہِ انشاء اللہ جنوَن حظ اچھا ٹھیٖک حظ یہِ گَژھِ تقریباً رۄپیہ ساس زم ساس الپل مگر ونۍ گوٚو میٚٹیٖریل آسہِ سٹنڈارڈ ییٚلہِ تُہۍ یِیِو انشاء اللہ تۄہہِ آسیٚو ضوٚرتھ تہٕ تُہٕنٛدِ خٲطرٕ آسہِ انشاء اللہ سپیشل ڈِسکاوُنٹ حظ کیازکہ تُہۍ چھو گۄڈنچ لَٹہِ کَسٹَمَر تُہۍ گٔژھِو پتہٕ انشاء اللہ بار بار ین اسہ نِش ٹھیٖک چھَ کیاہ حظ فورشور سٹور سُمبل کالنی چھو تۄہہِ پے کتیٚن چھِ تٔتے تٔتے آ تٔتے ایٚجُکیشن کالنی نزدیٖک

اد حظ اد حظ